اَسَلامُ عَلَیکُم اَسہِ حظ اوس اوبَر بُک کَرُن أسۍ چھِ زٕ نَفَر اَسہِ اوس پُلواما مُورَن چوکہٕ پٮ۪ٹھ شَہر کَشمیٖر یونیوَرسِٹی گَژھُن تُہۍ ؤنۍتَو مےٚ تۅہہِ کوتاہ ٹایِم لَگوٕ